سٲنِس گاندَربَل ڈِسٹرکَس مَنٛز چھِ واریاہ فیٚسٹِول یِوان مَناونہٕ تہٕ امہ سۭتۍ چھُ سون کَلچَر یُس چھُ ٹریڈِشَن چھُ یتہِ چھُ واریاہ ایٚکٕسپٕلور گَژھان تہٕ سٲنِس گاندَربَلَس مَنٛز چھُ واریاہ فیٚسٹِول یِوان واریاہ کوٚمنِٹیَن مَنٛز مَناونہٕ جیسے کہِ عیدالاضحی چھِ یِوان مَناونہٕ مُسَلمانَن مَنٛز کھیٖر بھَوانی میلہ چھُ یِوان مَناونہٕ ہِندووَن مَنٛز بابا قَمَردیٖن دیٖن صحبُن عُرُس چھُ یِوان مَناونہٕ یَتھ مَنٛز مُسَلمانَن مَنٛز تہٕ بیٚیہِ چھُ رخٲر یِوان مَناونہٕ مُسَلمانَن مَنٛز بیٚیہِ چھِ بٔڑ عید یِوان مَناونہٕ مُسَلمانَن مَنٛز ییٚتہِ چھُ سٲنِس گاندَربَل ڈِسٹرکَس مَنٛز چھِ واریاہ قٕسمٕک کوٚمنٹی ریٚلِجَن آسان جیسے کہ ہِندو سِکھ مُسَلمان چھُ واریاہ بَسان تہٕ سارنٕیَن کوٚمنٹِیَن چھِ پَنُن پَنُن فیٚسٹِول آسان یِم یِوان چھِ مَناونہٕ تہٕ امہِ سۭتۍ چھُ سون کَلچَر

ٹریڈِشَن بَڑان ہَر کُنہِ کوٚمنِٹِیَس مَنٛز تہٕ ڈِسٹرکَس سُہ چھِ امہٕ سۭتۍ فٲیِدٕ واتان بیٚیہِ چھِ امِچ آڈیٚنٹِٹی

امِچ آڈیٚنٹِٹی تہِ بَڑان یِم کَلچِرَل ٹریڈِشَن چھِ بیٚیہِ فیٚسٹِوَل چھِ جیسے کہِ عیٖد عیٖد چھِ اَکھ اَصل فیٚسٹِول یُس یِم مَناوان چھِ مُسَلمان عیٖز دۄہ چھِ کَران کٲم عیٖز دۄہ چھِ صُبحٲے سُلہِ ؤتھِتھ سران وران کٔرِتھ نٔے پَلَو لٲگِتھ گۄڈٕ صُبحٲے عیٖد نماز پَرنہٕ گَژھان تہٕ امہِ دۄہ چھِ سٲلِم شُرۍ عیٖد نماز پَران تہٕ صُبحٲے نٔے پَلَو لٲگِتھ چاے واے چیٚتھ عیٖز نمازِ گَژھان عیٖد چھُ آسان ؤرۍ یَس مَنٛز دۄیہِ لَٹہِ تہٕ اَکھ چھِ آسان لَکٕٹۍ عیٖد بیٛاکھ چھِ آسان بٔڑ عیٖد لَکچہِ عیٖز چھِ آسان زٕ دۄہ تہٕ بٔڑ عیٖد چھِ آسان ترٮ۪ن دۄہَن تہٕ لَکچہِ عیٖز دۄہ چھِ صُبحٲے سُلہِ ؤتھِتھ گۄڈٕنیٚتھ اَکھ مُسَلمان نمازِ گَژھان عیٖد نماز پَران تہٕ تمہِ پَتہٕ چھِ گَرٕ وٲتِتھ شُرٮ۪ن عیٖدیان دِوان تہٕ شُرۍ تہٕ چھِ نٔے پَلَو وَلَو لٲگِتھ نیران بازرَس کُن لَکٕٹۍ شُرۍ چھِ بازرَس مَنٛز واریاہَن مٲلَن مَنٛز گَژھان جوٗلہٕ سَوٲر چھِ چیٚوان چیٖز چھِ اَنان ٹاس چھِ تراوان تہٕ یِمَن شُرٮ۪ن پزِ نہٕ فضوٗل خَرچی عیٖز دۄہ کَرٕنۍ کینٛہہ تہٕ یہِ چھِ آسان أکِس زیٚٹھۍ سُنٛد حَق یِمَن شُرٮ۪ن وَنُن کہِ فضوٗل خَرچی گَژھِ نہٕ کَرٕنۍ کینٛہہ اِسلامَس مَنٛز چھُ فضوٗل خَرچی کَرَن وول شیطان سُنٛد بوے آسان عیٖز دۄہ چھِ اِنسان خۄش آسان تہٕ سارنٕے رِشتہٕ دارَن سَمکھان تہٕ تِمَن چھِ عیٖد مُبارَک تہِ کَران تہٕ بیٚیہِ چھِ بیاکھ اَکھ یونیٖک فیٚسٹِول یِوان مَناونہٕ یُس کھیٖر بھَوانی ہُنٛد فیٚسٹِول چھُ یِم سٲنۍ ہیٚنٛدۍ بٲے چھِ مَناوان تُلمُل تُلمُلَس اَندَر تَتھ چھُ گامَس ناو تُلمُل تہٕ یِم چھِ امہٕ دۄہ سٲلِم سٔمِتھ گَژھان اور تہٕ واریاہو مَمٲلکَو پٮ۪ٹھ چھِ یِوان ہیٚنٛدۍ بٲے تِم تہٕ چھِ اور واتان تہٕ سانہِ ڈِسٹرکُک کَلچَر چھُ تمہِ سۭتۍ تہِ بَڑان تِم چھِ اور واتان تہٕ اَتہِ پوٗجا ووٗجا کَران بیٚیہِ چھِ تَتھ مَنٛز مُسَلمان بٲے تہٕ ساتھ دِوان تِم تہِ چھِ تور گَژھان کیٛاہ تَتہِ اِنتِظام وِنتِظام کَران تِمَن خٲطرٕ تہٕ تِمَن تہِ چھِ تِم تِمَن تہِ چھِ امہِ سۭتۍ مَدَد مِلان تہٕ بیٚیہِ چھُ امہِ سۭتۍ سانہِ گاندَربَل ڈِسٹرکُک اَکھ کوٚمنٹی تہٕ اَکھ آڈیٚنٹِٹِی بَڑان بیٚیہِ چھِ سون کَلچَر تہٕ ٹریڈِشَن امہِ سۭتۍ بَڑان گاندَربَل ڈِسٹرکَس مَنٛز چھُ واریاہ مٲلہٕ یِوان مَناونہٕ تَتھ مَنٛز چھِ بابا قَمَردیٖن صٲبُن عُرُس یِوان مَناونہٕ یُس گاندَربَلَس مَنٛز چھُ یِوان مَناونہٕ تَتھ مَنٛز چھُ بہٕ تَتھ مَنٛز چھُ مٲلہٕ لَگان تَتھ مَنٛز چھُ چیٖزٕ وٲلۍ یِوان پوٚراٹ وٲلۍ یِوان تہٕ پوٚراٹ ہیٚوان تہٕ بیٚیہِ چھِ لَکٕٹۍ شُرۍ چیٖز تہِ ہیٚوان بابا قَمَردین صٲبُن عُرُس چھُ آسان دۄن یا ترٮ۪ن دۄہَن اَتھ مَنٛز چھِ سٲلِم مُسَلمان بٲے رٔلِتھ پانہٕ ؤنۍ یکُت کَران تہٕ بیٚیہِ مُسَلمان بٲے چھِ پانہٕ ؤنۍ رٔلِتھ اَکھ أکِس مَدَد کَران بیَیہِ چھِ لَکٕتۍ شُرۍ مٲلَن مَنٛز گَژھان چیٖز اَنان پوٚراٹ ہیٚوان تہٕ واریاہ چیٖز واریاہ کٲم کَران بیٚیہِ چھُ بیاکھ اَکھ فیٚسٹِول یُس ہَسا یِوان چھُ مَناونہٕ تَتھ چھُ ناو پِرٕ خٲر پِرٕ خٲرُک دۄہ چھِ کَران کٲم پِرٕ خٲرُک دۄہ چھِ یِم سُہ چھُ یِوان اَصلی مَناونہٕ یمہِ دۄہ گۄڈٕنیُک یہٕ دانہٕ چھُ آسان تَیار گوٚمُت امہِ دۄہ چھِ مُسَلمان بٲے نِوان بَتہٕ نِوان پَننِس زمیٖنَس پٮ۪ٹھ تہٕ تَتہِ سُہ تراوان پَتہٕ چھِ یِمَن نہٕ زمیٖن تہِ چھُ آسان تِم چھِ نِوان بَتہٕ اَستانَن پٮ۪ٹھ تہٕ تَتہِ تراوان یہِ اَکھ فیٚسٹِول چھِ یِوان مَناونہٕ ووکرَس مَنٛز تہٕ اَتھ مَنٛز چھُ واریاہ گامٕکۍ أند پٔتۍ یِوان تہٕ مَناوان یہِ فیٚسٹِول امہِ سۭتۍ چھُ سون یہِ کَلچَر تہِ بَڑان